وعلیکُم سلام ٹھیٖک چھُو ژٕ چھُکا راجہِ صٲب چھُکا یُس ہہ یہِ چھِ یُس اَسہِ اوس یِوان پَرسُہ کامہِ آ بہٕ چھَسَے اَوَے اَوَے ٹھیٖک چھُو آ شُکُر کیٛاہ کران آز کَتہِ چھُکھ کامہِ آسان اچھا عرض اوس یِتھ پٲٹھۍ کہِ اَسہِ اوس ییٚتہِ کیٛاہ چھِ وَنان مےٚ اوس زٔمیٖن ییٚتہِ تُلُن آز اوس سیٖزَن مےٚ اوس یِم مَٹَر وَوٕنۍ بیٚیہِ ٲسٕم چھُٹی پانہٕ ژٕ کَرٕہَکھ کٲم ژٕ کَرٕہَکھ تھوڑا ٹایِم رژھ تہٕ ژٕ یِہَکھ آز یور آز نہٕ کیٚنہہ تہٕ صُبحَس اوس ضٔروٗرَتھ نہ نہ نہ نہ ژٕ کَڑ گۄڈٕ ٹایِم نہ نہ ژٕ کَڑ ٹایِم آز کَڑ ژٕ ٹایِم ژٕکیٛازِ مےٚ چھِ آز چھُٹی ژٕ چھُکھ اَصٕل ژٕ چھُکھ ژٕ کر کٲم ژٕ کر اَتہِ نَفرَن دۄن ترٛٮ۪ن وَن تہٕ پَتہٕ یِتہٕ یوٗرۍ تِکیٛازِ مےٚ چھِ آز چھُٹی تِکیٛازِ آز چھِ سیٖزَن تہِ یہِ تہٕ پَتہٕ چھِ پَتہٕ چھِ پونٛسہِ چھَسَے ژےٚ بہٕ دِوان ہر ہمیشہِ اَتھَس منٛز تِکیٛازِ ژٕ چھُکھ اَصٕل کٲم کران تہِ نہ نہ نہ دۄیہِ ژورِ دۄہہِ ژٕ کَڑ ٹایِم یا ژٕ ییٖزِ صُبحَس صُبحَس کر ژٕ کیٚنہہ أمِس وَن ژٕ کیٚنہہ تِکیٛازِ مےٚ چھِ چھُٹی ہُنٛد مسلہٕ مےٚ چھِ صُبحَس دۄہَس چھُٹی پَتہٕ ہٮ۪کہٕ نہٕ بہٕ گَرِ ٲسِتھ کیٚنہہ بیٚیہِ چھِ یِم سیٖزٕنُک اچھا اچھا گۄبُر اَدٕ کیٛاہ ٹھیٖک چھِ وعلیکُم